اسلامُ علیکم آ ؤنِو حظ اچھا اچھا ٹھیٖک چھُ مِلن بُک کُم بُک چھِ ضوٚرتھ اچھا نایِنتھ این سی آر ٹی بیٚیہِ چھا کیٚنٛہہ دِیُن ٹھیٖک یِم کُم بُک کُم کُم چھِ ضوٚرتھ کمہِ کلاس چہِ چھِ ضوٚرتھ اچھا سارنٕے کلاس ہٕنز چھےٚ سارنٕے سَبجکٹن ہٕنز این سی آر ٹی چھےٚ ضوٚرتھ نایِنتھٕچ اچھا بیٚیہِ چھِ ریفرَنسہٕ ضوٚرتھ ریفرَنس کَمِچ چھےٚ ضوٚرتھ تۄہہِ اچھا اچھا نوٹ بُک ٹھیٖک چھُ کٕہٕنۍ تہِ مسلہٕ چھُنہٕ بَنن بیٚیہِ چھا کیٚنٛہہ آ بلِکُل

بِلکُل صحیح چھُ تُہند فرماوُن صحیح گۄڑنِچی کَتھ چھِ یِم این سی آر ٹی چھِ یِمن چھُنہٕ مارجن آسان زیادٕ کِہیٖنۍ تہِ اَتھ چھُ اَسہِ پھر بھی تھومُت ڈِسکاوُنٹ فایِو پٔرسَنٹ ٹھیٖک چھا فایِو پٔرسَنٹ چھِ اَسہِ مطلب سارنٕے تھومُت ڈِسکاوُنٹ ٹھیٖک بلکل پَتہٕ چھِ یِم تۄہہِ کیاہ چھِ ونان نوٹ بُک چھِ نوٹ بُکن منٛز وٕچھو نوٹ بُکَن ہُند چھُنہٕ اِشوٗ کیٚنٛہہ سُہ کَرو أسۍ تُہۍ ییٚلہِ یوٚتنَس یِیو سُہ چھُ نٮ۪گوشِیبٕل تَتھ منٛز ہیکو أسۍ کٔرِتھ تَتھ منٛز چھُنہٕ زیادٕ اِچو کیٚنٛہہ تَتھ دِمہو تۄہہِ ٹٮ۪ن پٔرسٮ۪نٹ بَجاے فِفٹیٖن پٔرسٮ۪نٹ ہیکو پَتہٕ سُہ تَرِ پَتہٕ اَسہِ سَمٕج تُہۍ کُم نوٹ بُک نِیو ٹھیٖک چھا سۄ گژھِ پٔٹِکیولر ہِش آسہِ وٕچھَو ییٚتنَس نوٹ بُک کۄس چھِ تَتھ پٮ۪ٹھ اَسہِ یہِ پاسِبٕل گَژھِ تہِ دِمو أسۍ ڈِسکاوُنٹ سُہ چھُنہٕ مَسلہٕ کِہیٖنۍ تہِ باقٕے یہِ آسہِ کیٚنٛہہ تہِ بیٚیہِ چھا کیٚنٛہہ ضوٚرتھ سِٹیشنٔری سِٹیشنٔری بلکل آ چاٹٕس وغیرہ بلکُل تۄہہِ چھُو پٔٹِکیولَر اچھا اچھا چلو کِہیٖنۍ چھُنہٕ پرواے ییٚمہِ ساتَن تۄہہِ نِیُن آسوٕ تُہۍ یی زیو کِہیٖنۍ چھُنہٕ پرواے ٹھیٖک چھا بِلکُل کِہیٖنۍ تہِ چھَنہٕ فِکِر ییٚتہِ تُہۍ یی زیو یوٚتنس کٕہٕنۍ تہِ چھَنہٕ پریشٲنی ٹھیٖک چھا بلکل بلکل بلکل صحیح صحیح کٕہٕنۍ فِکِر چھَنہٕ تُہۍ یی زیو یہِ تۄہہِ پَتہٕ ییٚتَنس ٹھیٖک باسہِ سُہ کَرو أسۍ پَتہٕ ییٚتنَسٕے کَتھ آچھ اَدٕ حظ چلو ٲں سِمپٕلی اگرأسۍ وٕچھو نایِنتھس چھِ کِتاب پانژھ ٲٹھ لَگان ٹھیٖک چھا ایوریجس منٛز اگر أسۍ تھاوو یِم زَن این سی آر ٹی چھِ سۄ چھِ گَژھان لگ بگ ہَتھ رۄپیہِ ٹھیٖک کانہہ چھِ گَژھان پَتہٕ اَکھ ہَتھ ترٕٛہ تہِ کانہہ گَژھ سَتَتھے تہِ ایوریجس منٛز چھِ سُے ہَتھ رۄپیہِ گَژھان تُم گَژھن لگ بگ ٲٹھ نَو شیٚتھ رۄپیہِ گَژھن تِم بیٚیہِ وٕچھو پَتہٕ نوٹ بُک آ ریفرَنسن ملہِ تۄہہِ اصل ڈِسکاوُنٹ این سی آر یِم ریفرَنسن چھُ یہِ اصل ڈِسکاوُنٹ اٮ۪ن سی آر ٹی ین چھُ تھوڑا آسان مارجن کَم تَتھ ملہِ اصل سُہ کَرو أسۍ ییتنسٕے ڈِسکَس کٕہٕنۍ تہِ چھَنہٕ فِکر ٹھیٖک چھا بِلکُل بِلکُل ضروٗر کَرو اَدٕ حظ ٹھیٖک چھُ چَلو